مےٚ حظ چھُ شوق دُنیاہَس پھیرُن مَگر خاص کَر حج کَرٕ ہا بہٕ مےٚ حظ چھُ واریاہ شوق دِلس گوٚمُت بہٕ گژھٕ ہا حج کَرنہِ ییٚلہِ وۅنۍ خدا تعالی تہِ چھُ یَژھان تہٕ سُہ تہِ چھُنہٕ پتہٕ یہِ ہسا یہِ ترٛاوان کیٚنٛہہ سُہ تہِ چھُ دِوان پَتہٕ ساتھ گژھنَس تہٕ بہٕ حظ مےٚ حظ چھُ توٗت شوق حج کَرُن تہٕ بہٕ ہسا چھَس دَپان بہٕ پھیرٕ ہا تپٲرۍ سٲرسٕے ییٚتہِ یہِ حج کَرُن